یِم پرٕکاشَنز اَسہِ کَرٕنۍ چھِ یِم ٹیک کَرُن چھُ اَسہِ پلانٹَس ڈِفرَنٹ سیٖزنَن مَنٛز مُختَلِف سیٖزنَن مَنٛز سُہ چھُ اَسہِ یی کہِ اگر اَسہِ پلانٹ لوگمُت آسہِ گۄڈنیٚتھ چھُ اسہِ أکِس سیٖزنَس مَنٛز وٕچھُن یمہِ ساتہٕ أسۍ تازے لاگان چھِ پارچَس مَنٛز یہِ ما چھُکھ ألروومُت یہِ اور ما چھُ کانٛہہ گوٚمُت کٲنٛسہِ ما چھِ یہِ اَلروومُت تہٕ ایٚمِکۍ موٗل ہیٚکَن نہٕ یِتھ کِہیٖنۍ گوٚو یِم چیٖز چھِ اَسہِ خَیال تھاوٕنۍ سٹاٹسے مَنٛز ییٚمہِ ساتہٕ أسۍ لاگو ریٚتَس کھَنڈَس دوٚن ریٚتَن تھاوُن اَمیُک خَیال تَمہِ پَتہٕ چھِ کَرٕنۍ کٲم یُتھُے یہِ تہِ مۄکلوو اَسہ کٔرِتھ پَتہٕ برونٛہہ کُن ژھَٹھ چھِ آسان آٹمَس کُن تتھ مَنٛز چھ اسہِ وٕچھُن کہِ کُل ما چھُ کانٛہہ پیوٚمُت تَمیُک چھُ خَیال تھاوُن پن چھا درامُت باقی چیٖز گوٚو یہِ تَمیُک تہِ چھُ اَسہِ خَیال تھاوُن ونٹرس مَنٛز چھُ خَیال تھاوُن کہِ شیٖن اگر پیوٚو اگر شیٖن پیوٚو خَبر یہِ ما پھُٹ تمیُک تہِ چھُ خَیال تھاوُن بیٚیہِ چھِ وِنٹرس مَنٛز یِم أسۍ ژوٗنٛٹۍ کُلۍ لاگان چھِ اتھ مَنٛز آسان لاگان یِمن چھِ اَسہِ کَٹٲے کَرٕنۍ یا وِنٹر برونٛہہ چھ آسان مال اتھ پیٚٹھ سُہ مال چھُ والُن گۄڈٕ کیازکہ شیٖن اگر پیوٚو اَسہِ گَژھِ نۄقصان نۄقصان گَژھِ اَسہِ یہِ کہِ اگر شیٖن پیوٚو مال اوس کُلنی پیٚٹھ پَن تہٕ اوس کُلنی پیٚٹھ کُلۍ ہیٚکَن پھٕٹِتھ یہِ برونٛہہ برونٛہہ گوٚو پیش آو اِسلیے یُتھُے مال پَپیوو جلدی جلدی یہِ چھُ ژھٔنُن وٲلِتھ تہٕ بیٚیہِ چھِ پَن تہٕ یُتھُے لوٚگ گِرنہِ یوٗتاہ جلدی تیوٗتاہ چھِ کَرٕنۍ کَٹاے ہٕنٛز کوشِش کیازکہِ ییٚلہِ کَٹٲے گَژھِ کُل بَچہِ کیازکہِ کُلِس گَژھِ نہٕ نۄقصان واتُن کینٛہہ کُلِس اگر نۄقصان ووت یہِ ہیٚکہِ نہٕ پَتہٕ بیٚیہِ یِتھ کِہیٖنۍ دوٚیِم چیٖز کہِ اگر یہِ چھُ آسان بَنوومُت یہِ کُل اتھ چھ آسان لوٚگمُت ؤری داہہ ؤری وُہہ ؤری ترٕہ پَتہٕ نَیہِ بیٚیہِ کَرُن بَناوُن نوٚو کُل یہِ چھ ڈاکھ کَران تہٕ بیٚیہِ ییٚمہِ ساتہٕ أسۍ اَرِ تراوو کُلِس تتھ اَرَس چھِ روزُن نَظر دِوان کہِ اتھ ما چھ آمُت چھا لیٖک اتھ چھِ أنٛدۍ أنٛدۍ یِوان مومجام وَلہٕ کُنہِ جایہِ ما چھُ لیٖک ہَوا ما چھُ کُنہِ جایہِ نَژان تہِ چیٖز چھ وٕچھُن یا اگر یہِ اَرٕ آو مےٚ ما چھ اتھ وونۍ یہِ کھُل یُس اتھ مومجام گوٚنٛڈمُت چھُ یہِ ما پیٚیہِ مےٚ اتھ کھولُن یہِ چیٖز وٕچھُن چھُ بیٚیہِ چھِ کَرٕنۍ کٲم کُلِس کہِ ییٚمہِ ساتہٕ ژوٗنٛٹھۍ چھِ آسان کُلیٚن پیٚٹھ اگر ژٔرۍ ٲسۍ ڈَکھ چھُ تھاوُن کُلِس چھُ تھاوُن ڈَکھ تاکہِ کُل لٔنڈ گَژھِ نہٕ ژوٗنٹھیو سۭتۍ بۄن وَسٕنۍ کِہیٖنۍ کیازکہِ اگر ژوٗنٹھیو سۭتۍ لٔنٛڈ بۄن ؤژھ امہِ سۭتۍ ہیٚکہِ لوٚنٛگ پھٕٹِتھ یہِ ہیٚکہِ زور أنِتھ لٕنٛگِس لوٚنٛگ ہیٚکہِ پھٕٹِتھ یِتھ کَنۍ ہیٚکہِ نۄقصان گٔژھِتھ ڈَکھَن ہُنٛد تہِ چھُ اِنتِظام ضوٚروٗری تھاوُن بیٚیہِ چھِ اگر کُنہِ جایہِ کٔل آسہِ باسان ہۄکھان چھ تھوڑا کَمزور چھ لَمان امیُک چھُ خَیال تھاوُن امیُک خَیال چھُ تھاوُن خَبر گَگُر ما چھُ مَتیومُت کُلِس اتھ ما چھُ گَگُر مَتیومُت یا ما چھ گَگرَن ما چھُ کُلِس نۄقصان واتنومُت موٗلَس ووٗلَس تہٕ اگر واتنومُت آسیٚن تَتھ تَل چھُ پَتہٕ کھَنُن تتھ چھُ تَلہٕ یَلہٕ کَرُن تتھ چھ وٕچھُن دلیٖل کیاہ چھ تاپ دیُن یا اگر نہٕ گَگُر آسہِ خَبر سریٚہہ ما چھُ ژوٗنٛٹۍ کُلہِ زیاد گوٚمُت یہِ وٕچھو امہِ سۭتۍ تہِ ہیٚکہِ گٔژھِتھ دوٚیِم چیٖز چھُ کُلِس تھاوُن ہیٚس اتھ ژوٗنٛٹۍ کُلِس خاص طور ژوٗنٛٹۍ کُلِچ کتھ کَرو دَوہٕچ اگر سکیپ لَگہِ دَوا چھَکو بیٚمٲرۍ ما لٔج کُلِس دَوا اَنو یہِ چھَکو اَسہِ وَقتہٕ وقتہٕ یِتھ کَنۍ أسۍ چھَکان چھِ پانٛژھ ستھ دَوا یا تیٖل چھِ أسۍ چھَکان تیٖل چھِ أسۍ گۄڈَے چھَکان مارچَسے مَنٛز تمہِ ساتہٕ چھ تھوڑا آسان درامُت نیرنَے چھُ آسان وٕنہ پَن چھَکان چھِ أسۍ تیٖل تمہِ سۭتۍ چھِ تتھ صَفٲیی گَژھان تمہِ پَتہٕ یُتھُے پن نیران چھُ تھوڑا تھوڑا تم گَگَر گَن ہِش چھِ بَنان تمہ پَتہٕ چھِ تتھ أسۍ بیٚیہِ دِوان بیاکھ دَوہٕچ تمہِ پَتہٕ یمہ ساتہٕ سُہ گُلٲبۍ رَنٛگہٕ چھُ گَژھان تمہِ پَتہٕ چھِ أسۍ بیاکھ پٲشی دَفٲیی دِوان پَتہٕ ییٚلہِ پھلَے نیران چھِ فُلے بَرِ یِوان چھِ پَتہٕ چھ یہِ چھ پیٚوان اَسہِ احتیاط کَرُن اتھ کُلِس نَتہٕ ہیٚکہِ کُلِس نۄقصان وٲتِتھ یُس تہِ میٚوٕ آسہِ سُہ ہیٚکہِ خَراب گٔژھِتھ تتھ ہیٚکہِ سکیپ لٔگِتھ یِم چیٖز چھِ ؤریِکِس ؤریَس اَسہِ پیٚوان اتھ ہیٚس تھاوُن تہٕ اَدٕ چھِ أسۍ امیُک نَفع کھیٚوان گوٚو ییٚلہِ أسۍ کُلِس واتو تیٚلے دِیہِ یہِ اَسہِ نَفع تیٚلے دِیہِ اَسہِ یہِ فٲیدٕ ییٚلہِ نہٕ أسۍ کُلِس واتو یہِ دِیہِ نہٕ اسہِ فٲیدٕ تہِ کِہیٖنۍ کیاز کِہیٖنۍ تہٕ اَتھ لوگ بیٚمارِ سکیپ لٔج تمہِ سۭتۍ گوٚو یہِ کُل خَراب